ژٕ وَن تہٕ پنٕنِس لکچارس مُتعلِق کیٛاہ ٲسوٕ تُہۍ پنٕنس لکچارس منٛز کران أسۍ ٲسۍ کھانان گنٛدان أسۍ تِٔس ٲسۍ گِنٛدان ٲسۍ گژھان اور باغس منٛز یا ڈارَس پؠٹھ ٲسۍ تٔتھی بِہن گِنٛدان ٲسۍ دُچؠن أسۍ تھٔپِس ٲسۍ گِنٛدان کھنان ٲسۍ گِنٛدان لارِ لارِ ٲسۍ گِنٛدَان ٲسۍ شُرۍ پَتہٕ ٲسۍ نِوان موج دَپان ٲس ؤلِو یِیو کھیٚیِو بَتہٕ چاے ٲسۍ پَتہٕ دِوان بَتہٕ ٲسۍ پَتہٕ دِوان ٲسۍ یِتھَے پٲٹھۍ دۄہ گُزارَان اُکنُے أسۍ تھٔپِتھ گِنٛدَان گِنٛدَان بیٚیہِ دۄہ ٲسۍ وۄتھان گژھان ٲسۍ گِنٛدَان ٲسۍ کھنان پیٖشِن تانؠتھ دِگر تانؠتھ پَتہٕ ٲسۍ یِوَان کھؠوَان ٲسۍ بَتہٕ پھوٚلہ چایہِ دامپ ٲسۍ چؠوَان تہٕ ٲس شام تام پتہٕ بِہن پَتہٕ ٲسۍ دَپان کالچؠن وۄنۍ ؤنِو دٔلیٖل لاگان ٲسۍ پَتہٕ دٔلیٖل وَنٕنۍ بِشتہٕ تہِ بِشتہٕ برٛاریو کھوٚت کھو وَن تورٕ کیٛاہ وولُتھ بَبرے پَن سُہ کَمان ترٛووُتھ کوترَن کوتر بیٖٹھۍ مارٕکَن زُن چَھٕے گِنٛدَان تارٕکَن لٔژھ تِلوانیو ژَیو ژوٗر بَچھِ تَل نَہہِ کاژٕر کوٗر یِتھَے یِتھٕے پٲٹھۍ پَتہٕ گُزارَان پہرا پہرا ٲسۍ لۄکٕٹۍ شُرۍ ٲسۍ مول موج یِمَے دٔلیٖل کالچَن پَتہٕ وَنان